مےٚ چھِ کٔرمٕژ پنٕنہِ زِنٛدگی منٛز سارِوٕے کھۄتہٕ بٔڈ زیٖٹھ یُس مےٚ ٹرٛیکِنٛگ کٔر اَیا ہایکِنٛگ وَنہٕ بہٕ أسۍ گٔیے تَمہِ دۄہ گنٛگہٕ بل گنٛگہٕ بل تور کھسان کھسان لوٚگ اَسہِ وارِیاہ زیادٕ مَزٕ کیٛازِ کہِ ییٚلہِ اِنسان مطلب ہاے ٹرٛیکِنٛگ خٲطرٕ چھِ گَژھان تہٕ تَتہِ چھِ یِوان وارِیاہ زیادٕ مَزٕ پتہٕ ٲسۍ أسۍ تَمہِ دۄہ دوس پانٛژ شےٚ تہٕ کھَژےٚ أسۍ توٗرۍ گنٛگہٕ بل تَتہِ چھُ تِم سر زٕ ژور تہٕ تِمن سۭتۍ یُتھٕے أسۍ تور گٔے أسۍ ٲسۍ پانٛژن شٮ۪ن دۄہن تَتہِ چھِ گاڈٕ تہِ میلان یِمہٕ ٹرٛاوُٹ گاڈٕ ترٛوٹھ یِم چھِ تِم چھِ اَسہِ تَتہِ میلان تِمن چھِ وارِیاہ زیادٕ مَزٕ لَگان کھٮ۪نس بیٚیہِ چھِ تَتہِ تِم آسان یِمہٕ جب رَچھن وٲلۍ تپٲرۍ بیٚیہِ چھِ آسان مال تورِ وارِیاہ یِمن ہُنٛد تور چھِ آسان کھٲلۍمِتۍ تِمو رٮ۪تہِ کالہِ یِمو خلقو پتہٕ چھِ آسان تِم تَتہِ رَچھان تَتہِ چھِ وارِیاہ زیادٕ مَزٕ یِوان تورٕ تَتہِ آو اَسہِ وارِیاہ مَزٕ أسۍ ٲسۍ تَمہِ دۄہ پانٛژن ژورن دۄہن أسۍ ٲسۍ تَتہِ تہٕ پتہٕ آیہِ أسۍ ژورِ دۅہۍ پتہٕ گرٕ اَسہِ آو وارِیاہ مَزٕ تَتہِ